ییٚلہِ حظ اَسِہ کوٚٹھِس دگ چھِ کَران أسۍ چھِ اَتھ ہٮ۪کان کٲشُر علاج تہِ کٔرِتھ أسۍ چھِ اَتھ ہٮ۪کان نوٗن تہٕ تیٖل تہِ مٔتِتھ ییٚلہٕ نہٕ تَمہِ سۭتۍ گژھِ فَرق پَتہٕ چھِ أسۍ ہٮ۪کان اَتھ یِہ ہسا یہِ أڑۍ چھِ ٹٮ۪ٹھوَن تہِ گنٛڈان پَتہٕ دَپان ہے ٹٮ۪ٹھوَن سۭتۍ أڑۍ چھِ دَپان ہے ٹٮ۪ٹھوَن سۭتۍ گٔیے اَسہِ فَرق أسۍ ہَسا چھِ گۄڈٕ اَتھ کٲشُر علاج کَران ییٚلہِ اَسہِ باسہِ نہ اَتھ یِہ ہسا یہِ گٔیے نہٕ فَرَق کینٛہہ پَتہٕ چھِ أسۍ گژھان یِہ ہسا یہِ ڈاکٹَرَس نِش سُہ چھُ اَتھ ہٮ۪کان پَتہٕ سُہ ہُہ دِتھ سُہ یِہ ہسا یہِ کرٛیٖم ٹیوٗب چھِ ہٮ۪کان أسۍ تَمِچ مٲلِش تہِ کٔرِتھ تہٕ یِہ سا چھُ اَسہِ یِہ ہسا یہِ اَمہِ سۭتۍ ہَسا چھُ اَسہِ اتھ فَرق گَژھان وۄنۍ گوٚو اکثر ہَسا چھِ دَپان ہے گۄڈٕ کٔرِو سا کٲشرُے علاج انٛگریٖزی علاجو کھۄتہٕ اسلیے ہَسا چھُ أسۍ زیادٕ وۄنۍ کَران اَتھ علاج کٲشرُے وۄنۍ گوٚو ییٚلہٕ نہٕ پَتہٕ تَمہِ سۭتۍ فَرق گژھٮ۪س تہٕ پَتہٕ چھِ أسۍ ہٮ۪کان اَتھ کانٛہہ یِہ سا یہِ ڈاکٹرَس نِش گٔژھتھ سُہ چھُ ہٮ۪کان کانٛہہ ٹیوٗب یَتھ دِتھ سُہ اَمِچ چھِ ہٮ۪کَان اَتھ پَتہٕ پٮ۪ٹھٕ مٲلِش کٔرِتھ یا أڑۍ چھِ ہٮ۪کان سیٚکہِ ٹَکور تہِ اَتھ کٔرِتھ دَپان ہے مےٚ ہَسا گٔیے سیٚکہِ ٹَکور سۭتۍ فَرق تہٕ وۄنۍ گوٚو یِہ ہسا یہِ اکثر ہَسا چھُ ڈاکٹر اَتھ پَتہٕ دِوان ہُہ ہَے پٮ۪ٹھٕ یِہ ہسا یہِ مٲلشہِ ہُنٛد بیٚیہِ چھِ دَپان ہے تانۍ کٔرۍ زٮ۪و ریٚسٹ تہٕ یِہ ہسا یہِ تُہۍ ہَسا گٔژھیو ٹھیٖک اَتھ ہَسا چھُ یۄہَے علاج اَسہِ نِش زیادٕ اَصٕل کوشُر علاجی چھِ أسۍ زیادٕ گۄڈٕ یِہ ہسا یہِ پرٛفَر کَران تہٕ تَمہِ پَتہٕ چھِ أسۍ ہٮ۪کان اَتھ ڈاکٹرٛی علاج کٔرِتھ سُہ چھُ ہٮ۪کان اَسِہ ٹیوٗب ویوٗب دِتھ تہٕ یہِ یُہ چھُ ہٮ۪کان أسۍ یِہ ہسا یہِ ٹھیٖک گٔژھتھ